ییٚتہِ حظ چھِ واریاہ سُکالَرشِپ کٔشیٖر کَشمیٖرَس منٛز سٹوڈَنٹَن خٲطرٕ اگر أسۍ گۄڈنٮ۪تھٕے کَتھ کَرو یہِ ساروی کھۄتہٕ بٔڑ بار سکالَرشِپ چھِ میلان پرٛٮ۪تھ کٲنٛسہِ لٔڑکَس یا پرٛٮ۪تھ کٲنٛسہِ کورِ سُہ ہَسا چھُ پوسٹ میٹرٛک سُکالَرشِپ بیٛاکھ ہَسا گٔے کَشمیٖر ایجوکیشنَل اِنَسچوٗٹ سُکالَرشِپ بیٛاکھ ہَسا گٔے پی ایم اٮ۪س اٮ۪س اٮ۪س یَتھ وَنان چھِ أسۍ پرٛایِم مِنِیٖسٹَر سُپیشَل سُکالَرشِپ سِکیٖم بیٚیہِ ہَسا چھِ یِمَن کورٮ۪ن خٲطرٕ ہَسا چھِ جموں کَشمیٖرَس منٛز مَنوج سِنہَن یُس یُس یہِ اَکھ سُکالَرشِپ سِکیٖم کٔرمٕژ لاگوٗ تَتھ چھِ وَنان جے کے سُپَر سٮ۪وَنٹی فایِو سُکالَرشِپ سِکیٖم تَتھ ہَسا چھِ ایٚلِجِبِلٹی تَتھ ہَسا گٔژھ ایج آسٕنۍ بِلو تھٔٹی بیٚیہِ ہَسا گٔژھ آسٕنۍ بی پی ایل کٮ۪ٹَگٔری منٛز بِلانٛگ کَران بیٚیہِ ہَسا گٔژھ یِم آسٕنۍ کورَس گۄژھ آسُن چَلان پی جی ڈِگری